وعلیکُم اَسَلام اَہَن حظ تُہۍ چھِو حظ ٹھیٖک اَہَن حظ سٲلِم ٹھیٖک تُہۍ چھِِو حظ سٲری ٹھیٖک اَچھا

ٹھیٖک ٹھیٖک حظ

اَہن سا چھِ یِم پیسٹری حظ اَز نَیہِ نوٚو قٕسٕم پیسٹری پیسٹری حظ چھِ کیک چھِ بیٚیہِ حظ چھُ کوکونَٹ چھِ تہٕ پَلَم کیک تہِ حظ چھِ نوٚو کیک درٛامُت اَہَن حظ یہِ حظ چھُ نوٚو کیک درٛامُت پلَم کیک اَہَن حظ یہِ چھِ حظ واریاہ اَصٕل چَلان تُہۍ ؤنِو تٔمِس پۄپھتٕر بٲیِس تہِ نا تِمَن تہِ ترٛٲے آسہِ واریا یِم کیک تہٕ اَصٕل پٲٹھۍ تِمو دۆپ واریاہ بہتریٖن ژۆٹ ٲسۍ تہٕ مےٚ چھِ باسان تۅہہِ خٲطر تہِ گژھِ واریاہ بہتریٖن

اَہَن حظ پیسٹری تہِ چھِ واریاہ قٕسم نا تہٕ تُہۍ ؤنِو مےٚ کَتھ ڈِزایٔنَس منٛز چھِ تھاوُن ناو کیٛاہ چھِ لیکھناوُن تَتھ تہٕ بہٕ کَر تِتھُے یورٕ

اَہَن حظ کیٚنٛہہ چھُنٕہ پَرواے چھُ آ اَہَن حظ اَہَن حظ کُلچِہ اَہَن حظ کُلچِہ چھِ بٲگِر خانِہ حظ چھِ کوکوٗنَٹ حظ چھِ واریاہ حظ چھِ قٕسٕم سۅ لۅکٕٹۍ ژوٚٹ تہِ حظ چھِ واریاہ بِسکوٗٹ تہِ چھِ بِسکوٗٹ آ

اَہَن حظ ٹھیٖک چھُ اَہَن حظ کیٚنٛہہ نہٕ حظ پَرواے اَدٕ حظ اَسَلامُ عَلیکُم